اَسلامُ علیکُم یُس مےٚ سیکینٛڈ پرٛوڈَکٹ آرڈر اوس کوٚرمُت سُہ پرٛوڈَکٹ تہِ اوس واریاہ اَصٕل پرٛوڈَکٹ مگر تَتھ منٛز ٲس کینٛہہ خٲمی آسہٕ تَتھ پرٛوڈَکٹَس منٛز تَتھ اوس یہِ تَتھ منٛز اوس یُتھُے سُہ لاگَان ٲسۍ تَتھ منٛز اوس ٲرَکھ واریاہ زیادٕ یِوان بیٚیہِ یُس سُہ تَمیُک پرایِس تَمہِ پرٛوڈَکٹُک سُہ ییٚلہِ یَتھ پرٛایسَس مےٚ یہِ یَتھ قۭمتَس مےٚ سُہ اوٚنمُت اوس آرڈر اوس کوٚرمُت تٔمۍ مطلب پَتہٕ ییٚلہِ مےٚ سُہ دُکانو پٮ۪ٹھ کوٚر مولوٗم تَمے لحاظ اوس سُہ واریاہ کَم ریٹَس مِلَان مےٚ ییٚتٮ۪ن آس پاس دُکانو پٮ۪ٹھ مگر مےٚ اوس حظ واریاہ درٛوگ پیٚومُت مٔلۍ بیٚیہِ یُس تَتھ یہِ اوس تمہِ یۄس تَمِچ خٲمی ٲس بیٛاکھ سُہ اوس یہِ زِ تَم تَتھ منٛز اوس ٲرَکھ واریاہ زیادٕ یِوان سُہ اوس نہٕ زیادٕ بَنَن لاگُن کینٛہہ گَرمَس منٛز یِمہِ دۄہ ٹھَنٛڈ اوس موسم آسان تَمہِ دۄہ ٲسۍ اَصٕل پٲٹھۍ ہٮ۪کَان سُہ لٲگِتھ مگر ییٚلہِ گَرَم اوس آسان نٮ۪بٕرۍ کِنۍ تِمَن دۄہَن ٲسۍ نہٕ کِہیٖنۍ ہٮ۪کَان سُہ یوٗز کٔرِتھ لٲگِتھ ٲس نہٕ کِہیٖنۍ ہٮ۪کَان تِکیٛازِ تَتھ منٛز اوس ٲرَکھ یِوان زیادٕ اِنسان اوس نہٕ کَمفٲٹیبٕل تَتھ منٛز فیٖل کَران کِہیٖنۍ تہٕ سۄ باسیو مےٚ سۄ سۄ چھِ ٲس نہٕ تَتھ کالِٹی اَصٕل کِہیٖنۍ تہٕ اَدَر وایِز اوس سُہ پرٛوڈَکٹ تہِ واریاہ اَصٕل مگر پرٛایِزٕ کِنۍ اوس نہٕ سُہ ٹھیٖک کینٛہہ بیٚیہِ اوس ٲرَکھ یِوان تَتھ منٛز واریاہ زیادٕ